یُس اَسہِ یہِ ہِندوستانُک ٹرٛانَسپوٹ سِسٹَم چھُ گاڑٮ۪ن ہُنٛد یہِ اَکھ سِسٹَمہ چھِ یہِ ہَسا چھِ بَڑٕ أصٕل یِتھ کَن أسۍ آٹوٗ رِکشا نِمو بَسٕز نِمو اِتھَے کٔنۍ اِتھَے کٔنۍ لۄکچہِ لۄکچہِ تم ٹُک ٹُک نِمو یِم ہَسا چھِ واریاہ زیادٕ أصٕل البتہ مُشکلات چھِ یِوان ییٚلہِ رَش چھِ بیٖڈ چھِ گژھان واریاہ زیادٕ اَکھ چھِ کِراے منٛگان یِم واریاہ زیادٕ گٔلی گٔلی پٮ۪ٹھ چھِنہٕ آسان یہِ لٲگِتھ آٹوٗ اورٕ یورٕ سٕٹینٛڈَن پٮ۪ٹھ چھِنہٕ آسان کِہیٖنۍ اَسہِ پَزِ یِمَن خٲطرٕ الگ الگ اَکھ سٕٹینٛڈ اَکھ بَناوُن مِثال آٹوٗ والٮ۪ن خٲطرٕ پَزِ الگ سٕٹینٛڈ بَناوُن بَسہٕ والٮ۪ن خٲطرٕ پَزِ الگ سٕٹینٛڈ بَناوُن ہُمَن ٹُک ٹُکٕس خٲطرٕ گژھِ الگ سٕٹینٛڈ بَناوُن اِتھَے کٔنۍ ییٚمہِ سۭتۍ یوٚت گژھُن آسہِ توٚت تَتہِ پٮ۪ٹھ نیرَن تم گاڑِ مِثال کٲنٛسہِ آسہِ گژھُن اے ٹاوُن سُہ تَتہِ نیرِ اے ٹاوُن گٲڑۍ کٲنٛسہِ آسہِ گژھُن بی ٹاوُن سُہ گژھِ بیٚکِس اَڑَس منٛز تَتہِ نیرِ بی ٹاوُن گٲڑۍ اِتھَے کٔنۍ اِتھَے کٔنۍ پَزَن اَسہِ سٕٹینٛڈ بَناوٕنۍ ٹرٛانَس روٗٹ بَناوٕنۍ ٹرٛانٕسپوٹٕکۍ یِم بوڑ لَگاوٕنۍ یِتھَے کٔنۍ گژھِ تھوڑا تھوڑا ہٮ۪کو أسۍ اِتھ کٔنۍ اِمپرٛوٗ کٔرِتھ یہِ ٹرٛانَسپوٹُک سِسٹَم اِنڈیاہَس ہِندوستانَس منٛز